اسلام علیکُم اگر أسۍ دُنیا وٕچھو کینٛہہ کینٛہہ ؤری برٛونٛٹھ اگر أسۍ وٕچھو ؤنۍتو تٕرٛہ ؤری ژَتجی ؤری برٛونٛٹھ یا تیوٗتاہ گژھو نہٕ کینٛہہ وُہ ؤری تھاوو تہٕ آز تھاوو اَتھ چھُ واریاہ فرق برٛونٛٹھ ٲسۍ بہٕ وَنہٕ توہہِ مین اَکھ چیٖز یُس دۄن یِوان وُہ ؤری برٛونٛٹھ تہٕ أزۍکِس منٛز اگر کانٛہہ مین فرق چھِ سۄ گٔے ڈٮ۪ولَپمٮ۪نٛٹٕچ سۄ گٔے ٹٮ۪کنالجی ہِنٛز تہٕ سۄ گٔے آسٲنی ہٕنٛز آز ییٚمہِ ساتہٕ أسۍ وٕچھو برٛونٛٹھ ٲسۍ پٮ۪وان اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ گژھنہٕ خٲطرٕ اوس لَگان ؤری واد أتی اوس ہَفتہٕ لَگان رٮ۪تھ لَگن مگر آز ییٚمہِ ساتہٕ أسۍ وٕچھو آز چھُنہٕ اگر تۄہہِ برٛونٛٹھ ٲسۍ أسۍ حج کَرنہٕ خٲطرٕ ٲسۍ شٮ۪ن رٮ۪تَن شےٚ رٮ۪تَھ ٲسۍ لَگان آز چھِ شےٚ گنٛٹہٕ لَگان ترٛےٚ گَنٹہٕ ترٛےٚ رٮ۪تھ ٲسۍ برٛونٛٹھ لَگان اَز چھِ ترٛےٚ گَنٹہٕ لَگان یِتھَے کٔٹھۍ

یہِ ٲس أکِس جایہِ منٛز یہِ کینٛہہ بَنان اوس وۄپدان اوس یا کینٛہہ نوٚو سُہ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ نِنَس اوس لَگان ٹایم مٲنۍتو اگر نٮ۪برٕ چھُ کانٛہہ چیٖز سُہ چھُ تَتہِ وۄپدان سُہ بیٚیہِ جایہِ واتنَس اوس لَگان ٹایم تہٕ ٹایمہٕ سۭتۍ اوس واریاہ درٛوگ تہِ گژھن فار ایٚگزامپٕل کٔشیٖرِ منٛز اوس بَنان پشمیٖن شال یہِ نٮ۪بَر ییٚلہِ گژھان اوس نٮ۪برِمٮ۪ن مارکیٹَن منٛز اَتھ اوس آسان پرٛایِس تہِ تَمی آیہِ کیٛازِکہِ تَمہِ ساتہٕ ٲس لاجِسٹِکٕس تہِ درٛوٚگۍ اَنُن نیُن تہِ اوس درٛوٚگ ییٚتہِ تہِ اوس آسان درٛوٚگ مگر بہٕ چھُس ویلیوٗ حِساب کَتھ کَران آ پونٛسہٕ ہٮ۪کو ؤنِتھ کہِ درٛوجر گوٚو تَمہِ پَتہٕ گٔے اَتھ پونٛسہٕ وونٛسہٕ گٔے ہُریمان لیکِن ویلیوٗ حِساب چھُس بہٕ وَنان اگر آز وٕچھو ویلیوٗ چھُنہٕ تِمَن کِہیٖنۍ پونٛسہٕ بَلے زیادٕ آسَن مگر ویلیوٗ چھُنہٕ تِمَن کِہیٖنۍ تہٕ یہِ چھُ بَڑٕ اَکھ اَتھ منٛز چھِ بٔڑ اَکھ فرق اَتھ ویلیوٗس تہٕ پونٛسَس منٛز اِسلیے سُہ پَزِ اَسہِ سَمجٕنۍ تہٕ تَمہِ پَتہٕ تَمہِ پَتہٕ گٔے کٲم پَتہٕ ییٚمہِ ساتہٕ أزیُک دور وٕچھو أسۍ یَتھ منٛز چھِ فاسٹ ٹٮ۪کنالجی ٹرٛانَسپوٹ سُہ چھُ یِوان یعنی کہِ اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ اگر کانٛہہ چیٖز نیُن آسہِ یا گژھُن آسہِ سُہ چھُ واریاہ پَہَن تَمہِ سۭتۍ کیٛاہ چھُ گژھان یُس چیٖز یَتھ کٔشیٖرِ مَنٛز بَنیو سُہ ووت پَگاہ نہٕ کٲلۍکٮ۪تھ نہٕ کینٛہہ تَمہِ پَگاہ ووت سُہ اَمریٖکہ ترٛےٚ دۄہ ژور دۄہ چھِ لَگن تَتھ امریکہ تام واتنَس گوٚو ییٚمِس أمِس اَم اَمریٖکہ وٲلِس یا اِنگلینٛڈ وٲلِس یوٚتام اوس پٮ۪وان یُن رۄپیَس أسۍ وَنو دَہ سا پَنٛژاہ ساس شیٹھ ساس خرٕچ کٔرِتھ یُتھ پیوٚو وَنیو تٔمِس ووت یہِ توٚتُے اَتھ چیٖزَس گوٚو ویلیوٗ کَم یہِ چھُ اکھ وَجہ ویلیوٗ کَم گَژھنٕچ نِش تہٕ مگر کٲم کیٛاہ گٔے اٮ۪ویلیبٕلٹی گٔے سُہ چھُ کُنہِ تہِ جایہِ منٛز ژےٚ چھِ کانٛہہ چیٖز ضوٚرَتھ ژےٚ واتہِ سُہ دوٚیِم چیٖز یُس زَن گوٚو کمنِکیشَن گیپ ٲس اَکھ یَتھ دُنیاہَس منٛز مٲنۍتو تُہۍ برونٛہہ کالہِ مےٚ تہِ چھِ یاد بَچ مطلب بَچپَن کیٛاہ بٔڑِتھ تانٮ۪تھ کاوٕ سُہ مَرٕد اَدٕ اَتہِ اوس مےٚ باسان ریٚتۍ تہِ دۄیہِ ریٚتۍ تہِ نَنان ہے پھَلٲنۍ ہَسا گُزریو ہہ کینٛہہ ٲسۍ آسان کٲم کَرٕنۍ نٮ۪بَر تِمَن اوس گَرِ گُزران کانٛہہ عزیٖز یار تِمَن ٲس نہٕ پَیی لَگان کُس گُزریو کُس کَتہِ کیٛاہ چھِ تِم ٲسۍ پنٛنہِ مٔستی منٛز آسان کٲم وٲم سۭتۍ آوُر یا أسۍ ٲسۍ جیٚمہِ آسان وَنٛدَس پَتہٕ ٲسۍ کَران کٲم پَتہٕ ٲسۍ یِوان پَتہٕ اوس آسان گَریُک حال چَال پِرٛژھُن اَتہِ چھا سٲری ٹھیٖک ویٖک پَتہٕ ٲسۍ أسۍ روزان جیٚمہِ اٮ۪س ٹی ڈی منٛز لٲنہِ اَسہِ آسان فون کَرُن پَتہٕ ٲسۍ بوٗتھَس منٛز اَژان تِم ٲسۍ توٚتَن ٲس کَران اَژان پَتہٕ ٲسۍ کَران تِمَن فون پٮ۪ٹھٕ مہ اوس آسان گَرِ فونٕے تِمَن اوس ہَمساین آسان فون پَتہٕ ٲسۍ أسۍ ہمسایَن تِمَن کَران فون تِمَن ٲسۍ دَپان ہے وَلہٕ یِمَن کٔرِو آلو پانٛژھِ مِنٹہٕ پَتہٕ تہٕ اَسہِ چھُو أتی یِم دٔپۍزیو پرٛارُن اَسہِ چھِ ییٚتہِ نَس تِم ٲسۍ پرٛاران تَتہِ أسۍ ٲسۍ پَتہٕ نیہِ سَر وٲرۍ ییٚلہِ یِوان ٲس اٮ۪س ٹی ڈی پٮ۪ٹھ اَسہِ اوس پَتہٕ فون یِوان أسۍ ٲسۍ پَتہٕ تِمَن فون کَران یہِ اوس سِلسِلہٕ چَلان مگر اَز چھُنہٕ آز چھَنہٕ پرٛابلِم کٕہٕنۍ اَز چھِ ژےٚ کوٚڑُتھ فون چنٛدٕ مَنٛز رَلووُتھ نمبر دیر یوٗ آر آز چھُنہٕ آز چھِ ٹٮ۪کنالجی برٛونٛٹھ اوس اَکھ أکۍ سُنٛد بُتھ وٕچھنَس تَرسان آز چھِ ویٖڈیو کال برٛونٛٹھ ٲسۍ کُن گژھنَس کھوژان آز چھُ جَہاز آز چھِ بٕلَٹ ٹرٛینٕز آز چھِ گاڑِ واریاہ واریاہ قٕسمٕچَن مطلب اٮ۪ویلیبٕلٹی برٛونٛہہ کالہِ ٲسۍ آسان اَکھ گٲڑۍ ٲس کھَسان مٲنۍتو دوٗر علاقن اوس گژھُن آسان لاسٹ گٲڑۍ ٲس تَمہِ پَتہٕ ٲس نہٕ کِہیٖنۍ پیٚیو تہٕ پیٚیو یِتھ پٲٹھۍ اَسہِ سوپوٗر مَازرَتھ تہِ چھِ فیمَس کہِ یہِ چھِ لاسٹ گٲڑۍ گاڑِ کھَسکا کِنۍ چاے چَکھ حالانٛکہِ مے بھی تٔمۍ ما آسہِ پوٚزُے ووٚنمُت ہے پَتہٕ ہَسا پیٚیہِ ییٚتی ییٚمِس ما آسِہ ہے گَرٕ واتُن تہٕ پَتہٕ چھِ اَتھ بَناونہٕ یِوان تہٕ لیکِن یہِ چھُ اَکھ عکٲسی کَران کہِ برٛونٛٹھ کالہِ ماحول کیُتھ اوس یا برٛونٛٹھ کالہِ کیُتھ اوس دُنیا آز کیُتھ چھُ دُنیا تہٕ یہِ چھُ أسۍ ہٮ۪کو اَمہِ تَلہٕ نٔنِتھ کہِ یہِ چھُ واریاہ زیادٕ چینٛج گوٚمُت واریاہ واریاہ مطلب أسۍ ہٮ۪کو ؤنِتھ کہِ آسٲنی آیہِ آسٲیشہِ آیہِ اِنسانَس چھُنہٕ پٮ۪وان زیادٕ اٮ۪فٲٹ لاگُن کِہیٖنۍ آ قدرتی ییٚمہِ ساتہٕ نہٕ اٮ۪فٲٹ پیوٚو لاگُن کینٛہہ تَتھ تہِ چھِ پَنٕنۍ ڈرٛابیکٕس اِنسان گٔے کَمزوٗری آیہِ اِنسانَن تِم چھِنہٕ ہٮ۪کان اَز کٔرِتھٕے کینٛہہ برٛونٛہہ کالہِ ٲسۍ آسان یارِ کا کارِ آسہٕ آسان أکِس أکِس نَکھَس پٮ۪ٹھ آز کَتہِ آزَے پھَم کِلوٗ اگر تُلوکھ تہٕ تَتہِ ہَے چھُ کَمرَس گژھان دوٚگ